اَسِلامُ علیکُم مےٚ چھُ ناو اُلفت میانہِ فیم فیملی منٛز چھِ بٮ۪نہِ بٲے زٕ مول موج بیٚیہِ بہٕ أسۍ چھِ شےٚ بٲژ فیملی منٛز اَسہِ چھِ وارِیاہ اَصٕل فیملی یوٚتس تَامَتھ فرٮ۪نٛڈن ہُنٛد سَوال چھُ مےٚ چھِ فرٮ۪نٛڈ ترٛےٚ أکس چھُ ناو شاہیٖنا بٮ۪کِس چھُ ناو رُکسانا بٮ۪کِس چھُ ناو تٮ۪موٗرا أمۍ چھِ اَسہِ یِم چھِ مےٚ ترٛےٚ فرٮ۪نٛڈٕ یِمن سۭتٮ۪ن بہٕ پنُن ٹایم سِپٮ۪نڈ چھَس کَران ییٚلہِ أسۍ کُنہِ ساتن بِہتھ چھِ آسان یا اگر اَسہِ کیٚنٛہہ اَنُن کَرُن آسہِ شاپِنگ وغیرہ أسۍ چھِ یکجا کَران أسۍ چھِ چھِنہٕ جوینٛٹ فیملی کِہیٖنی تہِ نہٕ أسۍ چھِ نیوکِلیر فیملی مگر اَکھ چیٖز اَسہِ چھُ اَکھ أکِس پٮ۪ٹھ ڈپٮ۪نٛڈ تھاوان تہٕ اِتھ کٔنٮ۪تھ چھِ أسۍ وارِیاہ خۄش روزان سانہٕ فیملی منٛز چھِنہٕ مٕلٲزم کٕہینۍ تہِ نہٕ البتہ أسۍ چھِ پَنُن روزگار حٲصل کَر نہٕ خٲطرٕ کوٗشش کَران تہٕ وٕنکٮ۪نسٕے پنٕنۍ ضرورِیات چھِ أسۍ ہٮ۪کان زٔمیٖن دٲری پٮ۪ٹھ پورٕ کٔرِتھ أسۍ چھِ سٲلِم بٲژ زمیٖن دٲری کَران أسۍ چھِ گاڈنِگ تہِ کَران پنٛنِس گَرس منٛز مختلف قٕسمن ہٕنٛدۍ پوش تہِ وۄبداوان بیٚیہِ مختلف قٕسمن ہٕنٛز سبزی تہِ وۄبداون پتہٕ چھِ أسی تٕمَے سبزی کٕنِتھ پنٕنۍ ضُرورِیات پورٕ کَران مگر أسۍ چھِ وارِیاہ خۄش تَتھ منٛزن تہِ کہِ أسۍ چھِ رل مِل کٲم کَران تمہِ عَلاو چھِ سون مول یُس چھِ سُہ چھُ لیٚبر سُہ چھُ موٗزوٗرۍ کٔرِتھ اَسہِ سکوٗل سوزان اَسہِ پرناوان تہٕ سٲنۍ ضرورِیات تہِ چھُ سُہ پورٕ کَران آرام سان أسۍ چھِ پَنٛنِس مٲلۍ سِنٛد تہٕ پنٕنۍ ماجہِ ہِنٛد سٮ۪ٹھاہ شُکُر گُزار کہِ اَسہِ چھِ تیٖتاہ اَصٕل پٮ۪رنٹٕس بیٚیہِ چھِنہٕ سانہِ فیملی منٛز یِوان کوٗر اِگنور کَرنہٕ کِہیٖنۍ تہِ نہٕ ییٚتہِ چھِ کوٗر چھِ ییٚتہِ زیادٕ اہمیت یِوان دِنہٕ چاہیے سُہ کورِ ہُنٛد اٮ۪جُکیشن ٲسِنۍ یا بیٚیہِ تہِ کانٛہہ تہِ چیٖز ٲسِنۍ ییٚتہِ چھُ گۄڈنِچ پرٮ۪فرَنٕس یِوان دِنہٕ نٮ۪چی سِنٛد کھۄتہٕ زیادٕ ییٚمہِ کِنَتھ مےٚ پنٛنہِ فیملی پٮ۪ٹھ وارِیاہ زیادٕ فخر چھُ امہِ عَلاو ٲسۍ اَسہِ امہِ برٛونٛہہ روزان گرینٛڈ فیملی منٛز یَتھ منٛز اَسہِ انکَلٕز تہِ ٲسۍ انٛٹی تہِ آسہِ بیٚیہِ ٲسۍ کزٕنٕز تہِ روزان تمہِ وِزِ تہِ ٲسۍ اَسہِ وارِیاہ اَصٕل فیملی خۄش حال فیملی ٲسۍ اَسہِ تمہِ وِزِن تہِ میانیو فرٮ۪نٛڈو منٛز چھِ وِنکٮ۪نَس سٲلِم فرینٛڈ پَرانٮ۪ن کالجس منٛز تہِ سٲلِم چھِ پنٛنِس پنٛنِس کَلاسس تہِ ٹاپر چھِ وارِیاہ اَصٕل آل راونٛڈر چھِ تِم پرنہٕ عَلاو چھِ تِم گر کامٮ۪ن منٛز تہِ گَرکٮ۪ن مَدتھ کَران تمہِ عَلاو چھِ تم باقِین کلچرل پروگرامن منٛز تہِ حِصہٕ نِوان حِصہٕ نِوان تم چھِ وارِیاہ زیادٕ قٲبِل بیٚیہِ یُس تِہُنٛد مول موج چھِ تِم تہِ چھِ وارِیاہ اَصٕل تہٕ پنٛنہِ کورِ ہُنٛد اٮ۪جُکیشن چھِ تٕم ہَمیشہٕ برٛونٛٹھ برٛونٛٹھ تھاوان گوٚو تِہنٛدس گَرس منٛز چھِ توتہِ کانٛہہ مٕلٲزم سٲنِس گَرس منٛز چھَنہٕ مُلازمت کٕہینۍ کَران أسۍ چھِ سٲلِم زٔمیٖن دٲری کَران ییٚمہِ کِن اَسہِ تہنٛدِ نِش گُزار چھِ کَم ییٚمہِ کِن اَسہِ تِہنٛدِ نِشن رۄپیہِ دَہ کَم چھِ مِلان مگر تِم چھِنہٕ مےٚ احساس دِوان زٕہٕنۍ گژھنہٕ کہِ چھَکھ سانہِ نِش تھوڑا کَم تر بہٕ چھَس تِہنٛزۍ وارِیاہ شُکُر گُزار أسۍ چھِ یِوان تہِ یکجا گَژھان یکجا کالیج